اَتھ پٮ۪ٹھ کوتاہ وَنہٕ بہٕ اَمہِ سۭتۍ چھُس بہٕ دَپان یہِ چھُ واریاہ زیادٕ فٲیِدٕ منٛد سِمپٕل وَنہٕ بہٕ تۄہہِ سیوٚد سادٕ لفظن منٛز یی زِ ٹیٚکنالجی یوٚس آیہِ اَمہِ سۭتۍ آو اِنسانَس واریاہ فٲیِدٕ اَمہِ سۭتۍ بَنے زندگٲنی واریاہ آسان چاہے سۄ پَتہٕ اِنسان پنٛنہِ گَرٕ پٮ۪ٹھ کٔرتَن شروٗع گَرٕ نٮ۪بَر نیرُن روڈَن کھَسُن سکوٗلَن منٛز ہَسپتالَن منٛز گیمہٕ گِںٛدن تَتہِ پرٛٮ۪تھ کُنہِ جٲے چھِ اَمِچ ہنٛز ضروٗرت تہٕ اَمہِ سۭتۍ یوٚس سٲنۍ زِندگی چھِ سۄ گٔے آسان تہِ پرٛٮ۪تھ کُنہِ جٲے ہَسپَتالَن منٛز چھِ وٕنکیٚن تِم ٹیٚسٹ گژھان پرٛٮ۪تھ کُنہِ جٲے یِم نہٕ نَتہٕ اکثر بیشتَر گژھان ٲسۍ کِہیٖنۍ اور تَمہِ سۭتۍ ٲس زندگی اِنسانَس زندگی ہُنٛدُے قۭمَتھ پیٚوان چُکاوُن سیٚودٕے گَرَن منٛز وٕنکیٚن کھیٚن چیٚن پٮ۪ٹھ اگر کھیٚنَس پٮ۪ٹھ وٕچھو دان ٲسۍ آسان اَز چھِ رایِس کُکَر بانہٕ یہِ اَتھٕ کیٛاہ چھِ اَتھ وَنان پَلو ٲس چھَلان اَتھٕ سۭتۍ اَز چھِ واشنٛگ مِشیٖن برونٛٹھ آس آسان کیٛاہ چھِ اَتھ وَنان یِم حظ لیٚجہِ ویٚجہِ اَز چھِ فِرٛج پریشٲنی چھَنہٕ کانٛہہ برونٛٹھ ٲسۍ دۄد تھَوان پٔہرَس سُہ اوس خراب گژھان اَز تھٔوتَن ریٚتَس تہِ فِرٛجَس منٛز فِکِر چھَنہٕ کانٛہہ یِتھَے پٲٹھۍ چھِ باقٕے تہِ کوٗتاہ وَنہو تۄہہِ بہٕ